یُس یہِ ہسپتالن منٛز مطلب کانٛہہ چھُ آسان واریاہ بٮ۪مار چھُ آسان کانٛہہ پتہٕ چھِ تٔمِس ہسپتالس منٛز نِوان تتہِ چھِ مطلب اگر نہٕ تتہِ ٹایم آسہِ کینٛہہ بیٖڑ چھِ آسان تتہِ زیادٕ ییٚلہِ بیٖڑ چھِ آسان زیادٕ أمِس پیشنٹس زن اوس أمِس زن اوس کانٛہہ مطلب أمِس زن اوس عٮ۪لاج جلدی کرنُک ضروٗرَت أمِس چھِ واریاہ پرابلِم گژھان امہِ سۭتۍ أمِس ہیٚکہِ یہِ ہیٚکہِ مٔرِتھ تہِ اگر نہٕ مطلب اگر نہٕ اتہِ کرٛاوُڈ آسہِ مطلب کم یہِ ہیٚکہِ مٔرِتھ تہِ واریاہ پرابلِم چھِ گژھان یُس یہِ بیٖڑ چھِ آسان اتہِ ہسپتالس منٛز میٲنہِ خٲطرٕ چھِ مطلب امہِ سۭتۍ چھِ واریاہ پرابلِم گژھان واریاہ زیادٕ پرابلِم یُس یہِ بیٖڑ چھِ آسان ہسپتالن منٛز اتہِ گژھہِ آسُن چیٖز اکھ بیٖڑ ییٚلہِ نہٕ آسی ہسپتالن منٛز امہِ سۭتۍ چھُ یہِ فٲیدٕ زِ ییٚلہِ نہٕ بیٖڑ آسہِ ہسپتالس منٛز یُس تہِ پیشنٹ ییہِ مطلب تٔمِس زن آسہِ مطلب واریاہ پرابلِم زن آسہِ تٔمِس مطلب واریاہ زخمی آسہِ کینٛہہ باقٕے چیٖز آسٮ۪س ییٚلہِ نہٕ تتہِ بیٖڑ آسہِ ہسپتالس منٛز تٔمِس نین ڈاریکٹ کرنس ٹریٹمیٚنٹ تِتھ کٲنٛٹھۍ چھِ تٔمِس واریاہ موقعہٕ آسان بچنُک تہِ باقٕے باقٕے چیٖز چھِ